یُس یہِ سٲنۍ یہِ کَشمیٖری لنٛگویج چھُ اَمہِ سۭتۍ چھِ سٲنۍ لوکَل اِکانمی منٛز بوٗسٹ گَژھان واریاہ زیادٕ

اَتھ لنٛگویج منٛز چھِ أسۍ ہٮ۪کان گیٚیِتھ تہِ یا بٲقی یِم کٔرِتھ ییٚمہِ سۭتۍ پونٛسہٕ چھِ مِلان لوکَل اِکانمی چھِ گژھان بوٗسٹ اَمہِ سۭتۍ چھِ أسۍ ٹوٗرِسٹَن تہِ بٔڑۍ بٔڑۍ یِم لٔڑی شاہ بٲتھ گٮ۪وان ییٚمہِ سۭتۍ تِم اَتھ مَزٕ چھُ تُلان تہٕ پتہٕ چھِ تِم تہِ پونٛسہٕ دِوان ییٚمہِ سۭتۍ لوکَل اِکانمی بوٗسٹ چھِ گژھان یہِ چھِ یِوان ٹرٛیڈ کَرنَس منٛز واریاہ زیادٕ ضوٚرَتھ اگر ٹرٛیڈ آسہِ کَرُن بیٚکِس سۭتۍ سُہ آسہِ نہٕ اِنٛگلِش وِنٛگلِش زانان کیٚنٛہہ تٔمِس سۭتۍ چھِ کَشمیٖری پٲٹھۍ یِوان لوکَل زَبانہٕ مہ کَتھ کَرنہٕ ییٚمہِ سۭتۍ نہٕ تٔمِس کانٛہہ پریشٲنی گژھان چھِ کیٚنٛہہ کشمیٖری زَبان چھُ سٲنِس یَتھ اِکانمی واریاہ بوٗسٹ کَران تہٕ اَمہِ سۭتۍ چھِ ٹرٛیڈ تہِ اَصٕل پٲٹھۍ ییٚتہِ پَکان